ہیٚلو وعلیکُم اَسَلام آ ؤنِو ؤنِو کُس گٲڑۍ چھَو تۅہہِ ہٮ۪نۍ کِوِی فایِو ہنٛڈرنٛڈ ڈِزلس پٮ۪ٹھ کِنہٕ پیٹرولس پٮ۪ٹھ

آ بیٚیہِ چھِ اَز ڈِزلس تہِ ریٹ کَم تۅہے چھُ وارِیاہ اَصٕل پُلان سوٗنٛچمُت اَتھ گَژھوٕ تۅہہِ ماڈل بیٚس ماڈل اَصٕل اَسہِ تۅہہِ یِم تہِ ویراٹی آسنَو اَتھ منٛز ضروٗرت تِم میلن ساریٚے تۅہہِ زٕ ساس وُہ ماڈل تہِ میٚلہِ اَسہِ میٚلہِ اَسہِ یہِ چھِ ڈبلِیو نایِن ڈبلِیو اَلیوَن تہِ بَنہِ مایلیج ژۄداہ کِلوٗ میٖٹر ژۄداہ ٹُو شُراہ کِلوٗ میٖٹر چھِ یِم دِوان آ سَن روٗف میٚلہِ کیٛازِ میٚلہِ نہٕ یہِ ؤنۍتَو مےٚ کٔژ سیٖٹر آسہِ لگ بگ یہِ کیٛاہ سنا آسہِ سَتھ سیٖٹر آسہِ یہِ اَتھ گَژھِ پنٛداہ شُراہ لَچھ گَژھِ یہِ ہَے اَتھ منٛز چھِ اَز آفر میلان زٕ لَچھ رۄپیہِ میلان کیش بیک واپس تہٕ اگر تۅہہِ ڈاوُن پیمٮ۪نٹس پٮ۪ٹھ آسہِ کَڈٕنۍ تُہۍ ہٮ۪کِو رۄپیس دَہن سا دَہ ساس ہٮ۪کِو تُہۍ ڈاوُن پیٚمٮ۪نٹہٕ بٔرِتھ تَمہِ پَتہٕ پَکہِ سُہ لونس پٮ۪ٹھ پانے ایی ایم آی یَس پٮ۪ٹھ اَتھ چھِ ایی ایم آی روزان باہ ساس اِنٹرٛسٹہٕ ریٹ چھِ اَتھ روزان کاہ پٔرسنٛٹ یہِ چھِ آٹوٗمیٹِک اگر تُہۍ مینول تہِ آسٮ۪وٕ ضروٗرت سُہ تہِ میٚلہِ آ آ یہِ چھُ ضروٗری کَتھا گٲڑۍ کٔڈِو تُہۍ نٔو ٹٲر تہِ میلن نٔیی زٕ ساس وُہ سُہ تہِ میٚلہِ سُہ ہسا آسہِ ٹایر ہٮ۪لٕپ آسہِ تَتھ پانٛژٕ شيٖتھ آ نٔیی سُہ چھُ تۅہہِ پٮ۪ٹھ ڈِپٮ۪نٛڈ تُہۍ لاگ نٲوۍ ہُسا نہَ لاگ نٲوہُسا اَسہِ نِش چھِ سِمپُل ٹٲر آسان تیٚلہِ ما آسٕنَس تہٕ آسکھ اَدٕ سا اَدٕ سا بِہِو خۄدایس حَوال